آ مےٚ چھُ کینٛہہ سِنٛگِنٛگ گولٕز پنٛنہِ زندگی منٛز تہٕ بہٕ چھَس یَژھان ڈی آی ڈی آے اِنڈیَن آیڈلَس منٛز گژھُن بہٕ چھَس یَژھان تَتہِ اَکہِ لَٹؠن گیٚوُن کیازکہِ مےٚ چھُ شوق کہِ بہٕ گیٚوٕ تَتؠن بہٕ بیٚیہِ چھَس بہٕ یَژھان کہِ بہٕ گیٚوٕ پنٛنہِ کشمیٖرٕ زَبانہِ منٛزٕ تاکہِ پوٗرٕ دُنیاہَس گَژھِ پَتہ لَگٕنۍ کہِ کشمیٖری زبانہِ کۭژاہ خوٗبصوٗرت زَبان چھےٚ یہِ کۭژاہ مٔدٕر زَبان چھَ کہِ اِنسان گژھن یہِ زبان ہیٚچھِنۍ بہٕ چھَس یَژھان کہِ پوٗرٕ اِنٛڈیا گژھَ ہہَ پوٗرٕ ہِندوستان گژھِ یہِ کَتھ ہیٚچھِنۍ بولٕنۍ یہِ کَشمیٖری لینٛگویج تَوے چھَس بہٕ یَژھان کشمیٖر لینٛگویج منٛز کینٛہہ گیٚوُن سُہ تہِ اِنڈیا کِس ساروی کھۄتہٕ بٔڑِس مَنچَس پؠٹھ یَتھ اِنڈیَن آیڈٕل وَنان چھِ